سٲنِس علاقَس منٛز چھِ واریاہ چیٖز یِوان بَناونہٕ کھیٚنہٕ چیٖز یِوان بَناونہٕ تِمو منٛز یِم مطلب أسۍ کُنہِ خاص موقعَس پٮ۪ٹھ چھِ یِوان بَناونہٕ تہٕ یِم مذہبی دۄہَن پٮ۪ٹھ چھِ یِوان بَناونہٕ تِم تہِ چھِ کیٚنٛہہ چیٖز خاندرٕکۍ دۄہ چھِ ییٚتہِ یِوان وازٕوان رَننہٕ یَتھ منٛز کَم سے کَم پَنٛدٕہَاے قسمٕکۍ چیٖز چھِ آسان رِستہٕ گۄشتاب کَباب ماز کۄکُر دۄدھٕ ماز یَکھنۍ ماز واریاہ زیادٕ واریاہ آبہٕ گوش تَبَخ ناٹہٕ ژَروَن وَروَن سورٕے کیٚنٛہہ قسمٕکۍ چیٖز چھِ یِوان بَناونہٕ بیٚیہِ چھِ عیٖذَن پٮ۪ٹھ یِوان ییٚتہِ واریاہ چیٖز گاڈٕ یِوان رَننہٕ بیٚیہِ اَننہٕ مختلف قسمٕکۍ چیٖز یِوان بازرٕ اَننہٕ تہٕ کھیٚوان بیٚیہِ چھِ ییٚتہِ کٔنۍ آسان کُنہِ ساتہٕ نِیَاز آسان تَتھ پٮ۪ٹھ بَناوان توشہٕ توشہٕ چھِ یِوان سوٗجہِ ٲٹِس کھَنٛڈَس دۄدھَس واریاہَن چیٖزَن یِوان بَناونہٕ تہٕ تِم چیٖز چھِ ییٚتہِ واریاہ مَشہوٗر تہِ